ٹوٗرزٕمَس مُتعلِق وَنہٕ بہٕ یِتھۍ پٲٹھۍ کہِ اَسہِ چھُ ٹیوٗرِزٕم ییٚتہِ چھُ مطلب سۄنہٕ مَرٕگ چھُ بال تل چھُ گۄپھاے

ییٚتہِ چھُ بیاکھ پارَک چھکھ بَنٲومٕژ ڈَمپِنگ پارَک اور مانَسبَل چھُ اور کھیٖر بَوانی تُلمُلا یِتھ منٛز نیٚبرِم أسۍ یوان یِور سٲر کرنہِ اور اَمہِ سۭتۍ چھُ واریاہ فٲیدٕ اَسہِ مِلان ییٚتہِ دُکان دارَن چھِِ پَنٕنۍ کٲم مِلان تِمن چھِ کٲم روزان ٹھیٖک ٹھاک خاص کر گُر والٮ۪ن چھِ کٲم روزان یِم زَن بالتل چھِ آسان یَپٲر ہیٚرِم سایڈ کَنگن سایڈ اَتھ سایڈَس چھُ یِمن زیادٕ پَہم کٲم روزان نارا ناگ چھُ گژھان تَتہِ تہِ چھُ اَکثر چھُ یِمن زیادٕ زیادٕ کٲم روزان اَپٲرۍ ٹینٹہٕ وٲلۍ چھِ کٲم کران اَمہِ سۭتۍ چھُ اَسہِ واریاہ فٲیدٕ یِوان ڈیولَپ گژھان گاندربَلس منٛز واریاہ یوٚت زَن نیٚبرِم چھِ یوان یور ٹیوٗرِسٹ چھِ یِوان یور

پَنٕنۍ کٲم چھِ یِم اَصٕل پٲٹھۍ اَپٲرۍ کران تہٕ اَمہِ برونٛہہ چھُ اَسہِ ییٚمہِ زَن ٹیوٗرِسٹن یور چھُ آسان یُن اَمہِ ساتہٕ چھِ سَڑکن چھِ مَرمَتھ گژھان سَڑکہٕ چھِ یِوان شیٖرنہٕ بِجلی چھِ روزان باقٕے پن آب چھُ روزان اَمہِ سۭتۍ چھِ اَسہِ واریاہ ڈیٚولَپمیٚنٹ گژھان گاندربَلس اور پَتہٕ چھُ یُس زن یہِ اِکنامِکٔلی چھُ گاندربَلَس منٛز چھُ اَن چھُ واسکو اَپٲرۍ سَبزی چھےٚ بَنان زیادٕ پَہم اور یُس زَن گاندربَلَس یُس زَن باقٮ۪ن علاقن تہِ چھِ سَپلے گژھان میوٕ باغ چھِ ٲر باغ چھِ زیادٕ پَہمتھ یَپٲرۍ تہٕ اَمہِ سۭتۍ چھِ واریاہ ڈیٚولَپمیٚنٹ گژھان یا اِنڈَسٹری چھِ گاندربَلَس منٛز اَمہِ سۭتۍ چھُ واریاہ نالٕے سِند چھُ یَتھ منٛز سیکھ چھِ یِوان کھالنہٕ اور اَتھ منٛز چھُ گورمینٹَس تہِ فٲیدٕ رایَلٹی چھِ واتان گورمیٚنٹَس کُن تہِ چھِ پیٚوان بَرٕنۍ یِمن اور واریاہ لیبَر چھُ لگان اَتھ اَتھ منٛز چھُ واریاہ کٲم چھِ سَپدان اَتہِ گاندربَلَس چھُ اَمہِ سۭتۍ واریاہ فٲیدٕ یِوان روزگار چھُ واریاہن بَنان اَمہِ سۭتۍ

مُشکِلات چھِ گژھان مُشکِلات چھِ پرٮ۪تھ کُنہِ منٛز یِوان

خاص کر ییٚمہِ ساتہٕ زَن بٲرِش چھِ آسان تَمہِ ساتہٕ چھُنہٕ مطلب ٹیوٗرِسٹ ہیٚکان گٔژھتھ مُشکِلات چھِ پٲدٕ گژھان اورِ یا خاص کر آب چھُ زیادٕ یِوان سٔہلاب خاطرٕ چھُ آسان سیکھ چھَنہٕ کھسان نالے سنٛدٕ منٛزٕ چھِنہٕ ہیٚکان کھٲلِتھ اور سَبزی چھےٚ آسان سَبزی چھےٚ خراب گژھان اَمہِ سۭتۍ اَمہِ سۭتۍ چھُ واریاہ مُشکِلات چھِ گژھان یا کٔشیٖر منٛز کُس کانٛہہ کیٚنٛہہ حالاتی خرٲبی چھِ آسان حالاتن ہنٛز کُنہِ ساتہٕ تَمہِ سۭتۍ چھُ مُشکِلات أسۍ گاندربَلس چھِ واریاہ مُشکِلات گژھان

باقٕے اُور آل چھُ روزان واریاہ فٲیدے گاندربَلَس یِمو چیٖزو سۭتۍ یِمو ٹیوٗرِسٹو سۭتۍ اَمہِ سۭتۍ اِکنامِکٔلی چھُ واریاہ فٲیدٕ چھُ یِوان تہٕ آب چھُ اَسہِ شُکُر اللہ تعالیٰ ہَس کُن آب چھُ سیٚٹھاہ اَصٕل سونہٕ مَرگہِ ہُند آب چھُ یِوان یہِ چھُ بڑٕ مُفیٖد آب چھُ ماسٹر پٕلانس منٛز چھُ آلسٹینگ پٮ۪ٹھ اَتہِ پٮ۪ٹھ چھُ سَپلے گژھان باقین چھُ گژھان نَلکن چھُ آب گژھان اَمہِ سۭتۍ سَپلٕے سٲرسٕے مطلب سِٹی کُن چھُ گژھان سٲرسِے سِٹی چھُ گژھان اور پاور چھُ روزان اَمہِ آب سۭتۍ یہِ چھُ اَسہِ واریاہ فٲیدٕ اَمیُک اَمہِ آبُک سونہٕ مَرگہِ ہِندۍ یُس زَن اَتھ یہِ گِلیشر چھُ آسان یہِ چھُ رٮ۪تہٕ کالَس پِگلان اَمیُک یہِ آب چھُ اَسہِ وَسان یہِ چھِ أسۍ چیٚوان یہِ چھُ آسان صاف سُتھرٕ آب اور باقٕے اُور آل چھِ گاندربَلَس منٛز واریاہ ڈیولَپمینٹ گژھان ہَر کُنہِ اَندازٕ